گانٛدی جی ین کرِ واریاہ مہم سٹاٹ مہمن منٛز ٲس اکھ موہمینٹ ستیا گرہ موہمینٹ بییٚہِ چھس ونان نان کاپریشن مومینٹ سوا دیشی مومینٹ سالٹ ستیا گرہ مومینٹ یُس یہِ مہم ٲسں أمۍ مہم مطابق یُس ٹیٚکس اوس ہندوستان کٮ۪ن لُکن پٮ۪وان نُنس پٮ۪ٹھ دِیُن یہِ ٹیٚکس ہسا گژھہِ ختم یُن کرنہٕ یمن گژھہِ فری فری مفتس منٛز نوٗن مِلُن بییٚہِ پزِ اسہِ پانہٕ وٲنۍ کاپریشن کرٕنۍ تمام مذہب کٮ۪ن لٕکن یم ہندوستانس منٛز روزان چھِ بییٚہِ یِم تہِ چیٖز ہندوستانس منٛز بناونہٕ چھِ یوان اسہِ پزن یمے چیٖز استعمال کرٕنۍ نہ کہِ انگریزن ہنٛدۍ تِم چیٖز استعمال کرٕنۍ یِم انگریز بناوان چھِ یمن اگر أسۍ انگریزن ہٕنٛدۍ چیٖز استعمال کرو امیُک فٲیدٕ مِلہِ انگریزن نہ کہ ہندوستان کٮ۪ن لکن اوے پزن اسہِ تمے چیٖز استعمال کرٕنۍ یم ہندوستان کٮ۪ن لُکن پانہٕ چھِ تیار کٔرمٕتۍ اور پانہٕ بنٲے مٕتۍ چھِ